اَسلامُ علیکُم تُہۍ چھِو حظ نزاکت کُلاتھ ہاوُس ڈَل گیٹ پٮ۪ٹھ بہٕ حظ چھَس ظایرا کَتھ کَران یِمو حظ اوترٕ تۄہہِ نِش واریاہ خٔریٖدٲری کٔر کَپرٕچ چیٖزَن ہٕنٛز کٲشرِ نقشِچ کٲشِر چیٖزَن ہٕنٛز کٲشرٮ۪ن پَلوَن ہٕنٛز کامہِ ہٕنٛز سٮ۪ٹھاہ خٔریٖدٲری کٔر مےٚ تۄہہِ نِش مگر مےٚ چھِ سٮ۪ٹھاہ دُکھ گژھان یہِ وَنٕنَس منٛز زِ تُہۍ چھُو اَتہِ جال ساز تہٕ ایٖمان دٲری ہٕنٛز چھَو نہٕ تۄہہِ کانٛہہ نِشٲنی تُہۍ چھُو اَتہِ بےٚ ایٖمان لُکھ بِہِتھ یِم زَن خٔریٖدارَن بیقلاوان چھِ غلط مَشورات غلط قٕسمُک کَپُر واریاہ بۄن کالٹی ہُنٛد کَپُر تہٕ ڈِگریڈِڈ یعنی کہِ واریاہ کَم کَم کالِٹی ہُنٛد کَپرٕ اَتٮ۪ن چھُو کٕنان یہِ چھِ سٮ۪ٹھاہ بے ایٖمٲنی ہٕنٛز کٲم یۄس تُہۍ کَران چھِو بہٕ چھَس سَمجھان کہِ اَکھ دُکانٛدار چھُ نیران پَنٕنہِ رۄپیہِ دَہ زیننہِ پَنُن مُنفع بَناونہِ بازرَس منٛز لیکِن سۭتی چھُ مےٚ یہِ چیٖز سٮ۪ٹھاہ مُتٲثر کَران زِ تُہۍ چھُو اَتہِ بےایٖمٲنی کَران تُہۍ چھُو اَتہِ لُکَن سۭتۍ غلط کَران یِتھ یَتھ اَنٛدر زَن تۄہہِ ساسُک چیٖز پانٛژَن ساسَن چھُو دِوان یَتھ اَنٛدر زَن تُہۍ واریاہ زیادٕ بےایٖمٲنی چھُو کَران لُٹیرگی چھُو کَران تہٕ بیٚیہِ چھُ واریاہ ڈاوُن کالٹی ہُنٛد کَپرٕ اَتٮ۪ن ایٚویلیبُل تھاوان بہٕ ٲسٕس یَژھان زِ بہٕ کَرٕ ہا تُہٕنٛدِس دُکانَس پٮ۪ٹھ اَکھ پَنُن فیٖڈبیک یَتھ منٛز زَن بہٕ رٕژَر ہاوٕہا تُہٕنٛدِ دُکانُک مگر اَماپوٚز یہِ چھُ سٮ۪ٹھاہ دُکھُک مَسلہٕ کہِ تۄہہِ دیُتوٕ نہٕ مےٚ تَمیُک موقعے بٔلکہِ تۄہہِ دِیُتوٕ مےٚ موقعہٕ کہِ بہٕ کَرٕ تُہٕنٛز بُرٲیی مےٚ چھَنہٕ کانٛہہ ذٲتی دُشمٔنی تُہٕنٛدِس دُکانَس سۭتۍ کہِ بہٕ کَرٕ تُہٕنٛز بُرٲیی لیکِن میٛون دِل گوٚو سٮ۪ٹھاہ ملوٗل ییٚمہِ وِز مےٚ پنٛژاہ ساس رۄپیَن تُہٕنٛدِ دُکانہٕ پٮ۪ٹھ سامان تُل لیکِن گَرٕ وٲتِتھ وُچھ مےٚ بازرٕ کہِ قۭمتہٕ حِساب پیٚیہِ ہا سُہ پٕنٛژٕہنٕے ساسَن اَمیُک مطلب گوٚو یِم بازرَس منٛز دُکان چھِ ییٚلہِ تِم تہِ پَنُن مُنفع تھاوَن اَتھ ٲس نٮ۪صبا نٮ۪صٕف فرق گژھان تہٕ أمۍ چیٖزن کٔرٕس بہٕ سٮ۪ٹھاہ دِل ملوٗل أمۍ چیٖزن کٔرٕس بہٕ سٮ۪ٹھاہ پریشان زِ تۄہہِ چھُو مےٚ سۭتۍ غلط کوٚرمُت مےٚ ٲس نہٕ تۄہہِ پٮ۪ٹھ یہِ اُمید زِ یِتھِ جایہِ پٮ۪ٹھ تُہُنٛد دُکان آسُن تُہۍ کٕنِو واریاہ ڈاوُن کالٹی ہُنٛد کَپُر بازرٕکہِ کھۄتہٕ دۄگنہٕ قۭمتَس کٕنِو تہٕ بیٚیہِ تھٲیو لولہٕ سان اَتھٕ پٮ۪ٹھ زِ اَسہِ دِیتُے ژےٚ جان چیٖز جان قۭمتَس پٮ۪ٹھ مےٚ گوٚو اَمہِ سۭتۍ سٮ۪ٹھاہ دِل ملوٗل بہٕ چھَس یَژھان تُہۍ یِہَے وَنُن کہِ یہِ دُنیا چھُنہٕ روزُن یہِ غلط پَزِ نہٕ کَرُن اَمہِ کھۄتہٕ اگر تُہہِ حقِ حلال تُہۍ پَنُن رِزِق کَمٲوِو پَنُن مُنافہٕ کَمٲوِو ییٚتٮ۪ن نہٕ خٔریٖدارَس تہِ زیادٕ ظُلم گژھِ خٔریٖدارَس تہِ زیادٕ پریشٲنی گژھِ تَمہِ سۭتۍ روٗزِو تُہۍ سٮ۪ٹھاہ آباد خۄش روٗزِو خۄش حال روٗزِو تہٕ بیٚیہِ کَرِوٕ اللہ تعالیٰ برقعت یِمَن پۅنٛسَن مےٚ چھُ وۅمیٖد زِ تُہۍ تھٲیِو میٛٲنۍ یہِ نصیٖحت یاد تہٕ آینٛدٕ اَتھ پٮ۪ٹھ غور فرمٲوِتھ کٔرِو تُہۍ پنٕنِس پانَس منٛز بہتری اَننٕچ کوٗشِش شُکریہ